وعلیکُم السلام آ آ ؤنِو ؤنِو ؤنِو ٹھیٖک ٹھیٖک ٹھیٖک

ٹھیٖک ہَفتہٕ ٹھیٖک ٹھیٖک ترٛےٚ کَمرٕ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک اَچھا اَچھا کھٮ۪ن چٮ۪ن تہِ سۭتۍ ٹھیٖک

اَوا اَوا ٹھیٖک ٹھیٖک ؤلِو کیٚنہہ چھُنہٕ آ وُچھ سا بایی ژےٚ گٔژھنے بۄنہٕ بۄنہٕ چھےٚ ضوٚرتھ کِنہٕ ہیٚرٕ منٛز چھی مےٚ کَمرٕ زٕ ژور یَلَے تُہۍ تُہۍ دِیِو نَظر ژٕ اَنُکھ یِم تہِ أسۍ کرو کٲم ژےٚ ہاوَے بہٕ یِم کَمرٕ ژٕ ترٛےٚ ژور ژورَو منٛز یُس تہٕ یِم ترٛےٚ پَتہٕ یِمَن پَسنٛد یِن تہٕ کیٛاہ چھِ اَتھ وَنان باتھ روٗم کیٛاہ چھِ اَتھ وَنان باتھ روٗم چھِ یِمَن کَمَن ہہ اٮ۪ٹیچ باتھ روٗم چھُنہٕ کُنی اٮ۪ٹے باتھ روٗم اٮ۪ٹیچ کُنی یِمَن کَمرَن پٮ۪ٹھٕ اَسہِ تھوٚمُت کامَن کامَن باتھ روٗم چھِ یِمَن بہ باتھ روٗم چھُ واریاہ بوٚڑ تہٕ کیٛاہ چھِ اَتھ لیٹریٖن تہِ چھِ اَتھ أتھۍ سۭتۍ تہٕ گیٖزَر گہِ گیٖزر آب آسہِ وٕشُن تہٕ بیٚیہِ چھِ یَتھ کیٛاہ چھِ اَتھ وَنان بٮ۪ڈ وٮ۪ڈ تہِ سورُے بِستَر وِستَر تہِ چھُ سورُے بِستَرٕچ تہِ چھَنہٕ ٹٮ۪نشَن کیٚنہہ تَتھ چھی کیٛاہ چھِ اَتھ وَنان کھٮ۪ن چٮ۪نَس منٛز اَسہِ برٛیک فاسٹ اَصٕل پٲٹھۍ لَنچ تہٕ ڈِنَر یہِ خۄش گژھٮ۪کھ تہِ کَرَن اَتھ پیٚیہِ تہٕ أسۍ چھِ اَصلی ہٮ۪وان یارٕ میٛانہِ أسۍ چھِ ہٮ۪وان اَصلی دۄہہٕ حِساب دۄہَس چھِ أسۍ ہٮ۪وان أکِس کَمرَس چھِ أسۍ ہٮ۪وان دۄہَس ژٕ مان ترٛےٚ ساس ٹھیٖک چھا تہٕ کیٛاہ چھِ اَتھ وَنان یَتھ چھِ ڈِمانڈ تہِ آز تِژھٕے آ آ أکِس کَمرَس چھِ أسۍ ہٮ۪وان ترٛےٚ ساس ترٛےٚ ساس کَم گژھِ نہٕ وۄںۍ چھُ ژٕ گایڈ تہِ وۄنۍ ژےٚ تہِ دِمہوے ژےٚ تہِ مہ آسہِ چاے واے کیٚنہہ اَتھ رَٹٕنۍ تہٕ اَوا کَمرَس وٕچھ تہٕ پَتہٕ پنٛنہِ حِسابہٕ کیٛاہ یہِ وٕچھتہٕ ترٛےٚ ساس اَگر یِم ترٛےٚ رَٹَن تہٕ نَو ساس یِمَن ترٛٮ۪ن ساسَن منٛز رَٹَکھ رَٹ ژٕے دَہ پٔرسَنٹ پَتہٕ کیٚنہہ چھُنہٕ پَرواے گۄڈٕ گژھِ نہ یِمن پَسنٛد تہِ یُن یِم یِن یِم یِم یِمَن نَظر ترٛےٚ ساس کھَسنَے لَگَس أکِس کَمرَس أکِس دۄہَس ترٛےٚ ترٛےٚ گٔے شےٚ ترٛےٚ گٔے نَو نَو زَربہِ نَو زَربہِ سَتھ کر ژٕ وٕچھتہٕ پانَے کوٗتاہ وۄںۍ اَگر یِمَن زیادَس ٹایمَس آسہِ اَگر یِمَن اَگر یِمَن پنٛداہ ٹُہ وُہ پنٛداہ ٹُہ وُہ دۄہ تیٚلہِ ہٮ۪مہو یہِ تیٚلہِ ہٮ۪مہو یِمَن تیٚلہِ کرٕہا یِمَن واریاہ زیادٕ لٮ۪س تیٚلہِ ہٮ۪مہو ہٮ۪مہو أسۍ یِمَن پنٛداہ پنٛداہ شَتھ اَدٕ ٹھیٖک چھُ ؤلِو یِیِو نَظر دِیِو تہٕ کینٛہہ چھُنہٕ پَرواے اوکے اوکے